ییٚلہِ تہِ أسۍ پَنٕنِس کِچنَس منٛز کانٛہہ تہِ کُک چھِ کران کانٛہہ تہِ سِٹایلِش ڈِش چھِ بَناوان ویسے چھِ أسۍ ہر کانٛہہ چیٖز کران کامَن یِم سٲری یوجول چھِ یوز کران تِم چھِ أسۍ تہِ کران مَگر یِم سٲنۍ مَسالہٕ چھِ آسان موسٹ مَسالہٕ چھِ أسۍ گرِ پَنٕنہِ وارِ منٛز آسان جیسے مرژٕوانگن چھِ اَسہِ وارِ منٛز آسان بٲدیان تہِ چھُ پَتہٕ چھِ أسۍ نِوان یتہِ مِشیٖنن پٮ۪ٹھ تِم انان پیٖسنٲیِتھ تِم تراوان کیازِ کہِ تَمہِ سۭتۍ چھِ واریاہ خُشبوٗ یِوان دوٚیُم کَتھ ییٚتہِ اَگر أسۍ ہاکھ رَنو تَمِچ سِٹایِل چھِ آسان بدل أسۍ چھِ رَنان ییٚتہِ سِوِتھ دٔگِتھ ہاکھ مےٚ باسان سُہ آسہِ نہٕ رَنان باقٕے ایریا ہَن منٛز باقٮ۪ن کَنٹرین منٛز آسن نہٕ تِم تِتھ کٔنۍ رَنان تَتھ یِم تہِ أسۍ مَسالہٕ چھِ کران کھڑا مَسالہٕ یوٗز تِم چھِ أسۍ سٲری پَنٕنہِ وارِ ہِندۍ کران پَنٕنہِ یِم تہِ أسۍ ایٚگرِکَلچرَس منٛز مطلب یِم پانہٕ پَنٕنہِ اَتھٕ چھِ أسۍ آسان کانٛہہ مَسالہٕ بَنٲومٕتۍ یِم کُلۍ چھِ اسہِ وۄپدٲمٕتۍ آسان تِم چھِ أسۍ یوٗز کران زیادٕ بیٚیہِ چھِ دوٚیِم کَتھ ییٚتہِ چھِ أسۍ ساروٕے کھۄتہٕ پراپر سۄ ہند یۄس چھِ آسان ہند چھِ أسۍ زیادٕ یوٗز ییٚتہِ کران ہند یۄس چھِ سۄ چھِ جنگل اکھ فوٚڈ آسان یُس أسۍ گرِ چھِ رَنان سُہ چھِ سَبزی اکھ سُہ تہِ آسن نہٕ کران ویسے باقٕے کٕہٕنۍ تہِ کَنٹری یوٗز سٲنِس ڈِسٹرکَس مںٛز چھِ ہَند ساروٕے کھۄتہٕ زیادٕ یا سوٚژَل چھِ ییٚلہِ تہِ أسۍ سۄ ڈِش چھِ رَنان گوٚو تَتھ منٛز چھِ أسۍ کران تِم اِنگریٖڈِیَنٹٕس یوٗز یِم نہٕ باقٕے چھِ کران تَتھ مںٛز یوٗز کیٚںٛہہ نہ چھُ تِمن تَگان